اسلام علیکُم بس ٹھیٖک از حظ آیوٕ تُہۍ واریاہ کٲلۍ نَظر دِنہٕ خٲرٕے اوس حظ اچھا آ یَتھ حظ اَتھ چھُ ژوٗر کَرنُے کیٛازِکہِ رات اوترٕ پیٚٹھ اوس نہٕ حظ یَتھ ہَفتَس روٗدُے پیٚوان اَمہِ موٗجوٗب تھَو اسہِ ژوٗر کَرنٕے تہٕ اسہِ دوٚپ صُبحے پیٚٹھ کرٕہوس صُبحے پیٚٹھ چھُ تاپھ تہٕ کیٛازِکہِ ژوٗر یِم روٗدٕ مٔنٛزۍ چھِنہٕ ہیٚکان کٔرِتھ اَصٕل پٲٹھۍ کیٚنٛہہ اَمی موٗجوٗب تھایَے اسہِ اَتھ کَرنٕے نہ مگر یُس یہِ ہاکھ واکھ چھُنہٕ حظ اَتھ تہِ اوترٕ پٮ۪ٹھٕے اوس نہٕ حظ روٗدٕے پیٚوان بہٕ چھَس تۄہہِ گۄڈنیٚتھٕے وَنان تہٕ تِمن دۅہن ما ہیٚکہاوٕے کیٚںٛہہ أسۍ کٔرِتھ تَوے تھَو اسہِ تِمن دۅہن یِتھٕے کٔنۍ توتہِ تۄہہِ چھِو یِمن کھۄتہٕ اصٕل سَبزی وَبزی کھٔژمٕژ وارِ سٲری أسۍ چھِ اَتھ اَصٕل پٲٹھۍ محنت کَران تہٕ دۅہے چھِ أسۍ نَظر دِنہِ یِوان یور آ نہ نہ یہِ چھُ اَصٕل پٲٹھۍ تُہۍ مٔہ حظ ٲسوٕ اوترٕ پیٚٹھ پانہٕ تہِ نظر وَظر دِنہِ تہٕ بیٚیہِ چھِ آسان تاپہٕ کرٛاے راتہٕ پیٚٹھ چھِ أسۍ تاپہٕ کرٛاے پتہٕ ہیٚکہِ نہٕ اور ؤتۍتھٕے اتہِ چھُ گَژھان اِنسانَس غش اَز چھِ أسۍ نفر اَکھ بٕے یوت حظ بہٕ کیٛاہ ہیٚکہٕ کٔرِتھ ییٖتِس زٔمیٖنَس مےٚ ؤنیٛامو تۄہہِ اوترٕ تہِ بیٛاکھ نفر اگر تُہۍ أنۍہوٗن سُہ تہِ آسہِ ہا مےٚ پوشَن منٛز منٛز تہٕ سُہ تہِ آسہِ ہا لَگاوان یَپٲرۍ یِم کُلۍ شُلۍ تہٕ تۄہہِ ما اونہونُے پتہٕ آ ییٚتیٚتھ حظ ؤنیٚو تۄہہِ یِہےَ ییٚتیٚتھ لگٲے زِ ٲلوٕ تَتیٚتھ لَگایَے اسہِ یِمے ٲلوٕ کُلی اَو اَتھ تہِ حظ لگاوَو تہٕ اَلبتہٕ ووٚنمو نہ حظ روٗدُے اوس پیٚوان یہِ چھُ وۅنۍ تُلنٕے اَپٲرۍ تہٕ بیٚیہِ ؤنیٛومَو نہ حظ تۄہہِ مےٚ ہُم یِم قٕسٕم کُلۍ ٹماٹَر کُلۍ پھوٗل گوٗپی کُلۍ یِمَے چھِ اَنٕنۍ تہٕ تۄہہِ وَنیٛو پانٕے تہٕ تَتھ خٲطرٕ چھُنہٕ حظ پونٛسہٕ ضرَوٗرت تہٕ تِم کُلی تہِ اَنو تہِ کیٛازِ تۄہہِ ووٚنوٕ پانٕے ٹَماٹَر کُلۍ لگٲے زیٚو پھُول گوٗپی بَنٛد گوٗپی مَرژَٕوانٛگَن

نہ أسۍ حظ لگاوَو ووٚنمو تۄہہِ مےٚ واللّٰہ روٗد اوس یِمن دۅہن پیٚوان تہٕ تُہۍ کَر حظ یِیِو بیٚیہِ نظر دِنہِ تُہۍ مٔہ حظ رٔٹِو ٹیٚنشن کِہیٖنٛۍ تُہۍ تھٲوِو سورُے مےٚ پیٚٹھ تُہۍ وُچھِو تۄہہِ کِژھ سَبزی آسیٚو تۄہہِ گَژھنَو اَتھ سبزی تیٖتۍ پونٛسہٕ یِنۍ تہٕ بیٚیہِ گَٔژھِو تُہۍ گَرِ تہِ کھیٚنۍ اَصٕل پٲٹھۍ رِشتہٕ دارَن ہَمسایَن سارنٕے گٔژھِو بٲگراوٕنۍ ییٚتہِ چھِ سٲری ونان تۄہہِ کِژھ وٲر چھِ زَبردَست سارِوٕے کھۄتہٕ اَصٕل وٲر چھِو تۄہے آ تُہۍ حظ تُہۍ حظ وُچھِو بیٛاکھ نفر تہٕ بیٚیہِ چھُ تۄہہِ مےٚ دۄن ریتَن ہُنٛد تَنخاہ ترٛاونے تَنخوٗہُک لَگہِ ضروٗر اَسہِ چھِنہٕ گَرِ تہِ مَجبوٗری تہٕ امہِ موٗجوٗب ترٛٲوزیٚو تُہۍ تنخاہ ضروٗر آ ؤلِو ٹھیٖک حظ چھُ اَدٕ کیٛاہ تہٕ ییٚلہِ تُہۍ بیٚیہِ یِیِو نظر دِنہِ اسہِ حظ ؤنۍزیٚو تہٕ بہٕ انہٕ صُحبَس یَتھ یِم سٲری کُلۍ وُلۍ چلو اچھا